گۄڈٕنِچی کَتھ ییٚلہِ مےٚ پٕلان آسہِ نا کَرُن ٹرٛیوٕل بہٕ چھُس کَران کٲم اگر دوٗر آسہِ گژھُن کُنہِ جایہِ بہٕ چھُس یہِ کوٗشِش کَران کہِ بہٕ گژھہٕ جَہازَس منٛزٕے کیٛازِکہِ باے روٗڈ چھِ مےٚ واریاہ مُشکِل لَگان کیٛازِکہِ اگر أسۍ پننہِ سِٹیٹ نیٚبَر آسہِ گژھُن اسہِ چھِ پیٚوان گۄڈٕنیٚتھٕے ٹَنَل پار کَرٕنۍ یۄس زَن یہِ ٹَنَل یۄس یہِ ہاے وے چھِ اسہِ سریٖنَگَر ٹوٚ جموں یہِ چھِ واریاہ کیٛاہ چھِ وَنان یَتھ خطری روٗڈ تَوے چھُس بہٕ کَران کٲم بہٕ چھُس یہِ جہازٕ ٹِکٹ کَڑان تہٕ بہٕ گژھہٕ اَگر مےٚ آوُٹ سایڈ سِٹی آوُٹ سایڈ سریٖنگر آسہِ گژھُن اسہِ چھِ تیٚلہِ کیاہ چھِ وَنان یَتھ آوُٹ سایڈ کَشمیٖر آسہِ گَژھُن اسہِ چھِ بہٕ چھُس پرٛیٚفَر کَران جہازے